کٔشیٖر منٛز چھ لٔکھ پُلٹکل اکٹیوٹین منٛز کمے پہم حصہٕ نوان ونۍ یم کیٚنٛہہ لٔکھ حصہٕ چھِ نِوان تم چھ گامو شہر کہِ ترقیاتی کامٮ۪ن منٛز فلاح بہبودی خٲطرٕ حصہٕ نوان فۍالحال چھ کٔشیٖرِ منٛز الٮ۪کشن ڈلے گومُت تہٕ وۄمید چھٕ برونہہ کنُ یِیِہ ییتہِ الیکشنُک حق لُکَن دِنہٕ تاکہِ ڈیموکریسی ذریعہِ ہیکن تم پنُن وۄمید وار چُنتھ تہٕ تم ہیکن پنِنۍ ترقیاتی کامہِ کرنٲوتھ